اکھ ان ایٚکسپیٚٹڈ چیٖز سپدیو مےٚ سۭتۍ پٔتمہِ ؤری ییٚلہِ مےٚ شیٚن بالن پٮ۪ٹھ ترٕٛہ رن ٲسۍ ضروٗرت مےٚ اوس نہٕ باسان کیٚنٛہہ بہٕ ہیٚکہٕ یِم رنہٕ بنٲیتھ تہٕ بہٕ ہسا ہارٕ میچ مگر مےٚ توٚر نہٕ پانس تہِ سمج کہِ مےٚ بنٲے شیٚن بالن پٮ۪ٹھ ترٕٛہ رنٛگ تہٕ یہِ میچ ہسا زیوٗن اسہِ ییٚلہِ تہِ بہٕ کُنہِ جایہِ گژھن چھس أسۍ چھِ پننہِ موبایل فون سۭتۍ فوٹو تُلان تہٕ پتہٕ چھُ فیس بُکس پٮ۪ٹھ پوسٹ کران بییٚہِ اِنسٹا گرامس پٮ۪ٹھ